بِلکُل حظ سٲنِس یَتھ ایریاہَس منٛز چھِ ترٛےٚ ژور ژور مطلب یِم سٮ۪نٹَر چھِ یِمَن منٛز أکِس جاے کِرکَٹ گرٛاوُنٛڈ چھُ یَتھ زَن اٮ۪وٮ۪لیبٕل چھُ اَکھ پٔٹِکیوٗلَر اَکھ ڈرٛٮ۪سِنٛگ روٗم یُس زَن وٮ۪ل مٮ۪نٹینٕڈ چھُ یُس زَن خاص صاف چھُ روزان تہٕ بیٚیہِ چھُ کھو کھو یُس زَن سٲنِس نِیرٮ۪سٹ ایریاہَس منٛزٕے چھُ کھو کھوہُک تہٕ بیٚیہِ چھُ کَبڈی تہٕ کَبَڈی یَتھ منٛز زَن اٮ۪وٮ۪لیبٕل چھِ اَسہِ کَبڈی خٲطرٕ میٹٕس بیٚیہِ چھِ اَسہِ ٹَگ آف وار یہِ چھِ اَسہِ رَزِ لمنُک سُہ ہُہ اَسہِ چھِ رَز حظ بیٚیہِ چھُ تَمہِ خٲطرٕ اَسہِ سیوٗٹیبٕل گرٛاوُنٛڈ